اگر أسۍ وٕچھان چھِ أسۍ چھِ پنٕنۍ سِومنٛگ یُس أسۍ ہیٚچھِنہِ چھِ گَژھان تتھ منٛز چھِ أسۍ وارِیاہ وارِیاہ زیادٕ محنت کَران پتہٕ چھِ أسۍ تَمہِ باوجوٗد تہِ تَمہِ پتہٕ ہیٚچھان یُس یہِ سُوِمِنٛگ چھِ یہِ چھُ آ یہِ چھُ وارِیاہ زیادٕ ٹایِم کھٮ۪وان ییٚمِس یہِ تگان چھِ تہٕ سُہ تٔمِس چھِنہٕ زٕہٕنۍ تہِ آبس منٛز فَہ فٹنُک خطرٕ آسان یُس اَسہِ مطلب أزِکۍ بچہِ یِم چھِ آز چھِ یِم گَژھان سُکوٗل اورٕ یِوان تہٕ نیران چھِ یہِ نیران چھِ یِم تہٕ ییٚتٮ۪ن یِم گَژھان چھِ ییٚتٮ۪ن یِم سرٛان آسان کَران تَتٮ۪ن چھِ یِم سرٛانٛٹھ ہیٚچھان تہِ تپٲری چھِ یِم ہیٚچھان تہِ تہٕ وَسان تہٕ کَرام سرٛان اَپٲری مگر کمس کم چھِ آزُک بچہِ اگر یہِ سُکوٗل پٮ۪ٹھ یِیہِ یہِ سُکوٗلٕچ کٲم مکلاوان باقٕے چیٖز مکلاوان یہِ تُلان تہٕ وَسان چھِ سرٛان کرنہِ اگر وۄنۍ دُہُک ٹمپریچر اوس زیادٕ یہِ بچہٕ چھُ سرٛان لاگان کرُن اگر یِم سرٛانٛٹھ ٲس تہِ یہِ چھُ کَران گنٛٹس دۄن گنٛٹن سرٛان تہٕ کھسان چھِ واپس لگان چھِ یہِ تاپھ واپھ دیُن بٔٹھِس پٮ۪ٹھ آرام سان یوٚتام بیٚیہِ دَہ وُہ منٛٹ اوٚڑ گنٛٹہٕ چھِ گَژھان تہٕ وسان چھُ یہِ بیٚیہِ سرٛان کَرنہِ کمس کم أکِس گنٛٹس دوٚن گنٛٹن سۭتۍ سۭتۍ اگر ٹٮ۪مپیچر اوس ٹھیٖک تٕرٛہ ڈگری دۄیہِ تٕرٛہ ڈگری شیٚیہِ تٕرٛہ ڈگری اوس تہٕ کَمس کَم چھِ یہِ دۄہس کَران شیٚیہِ یا سَتہِ لَٹہِ سران تہٕ یُس یہِ بچہِ چھُ یہِ چھُ أتھۍ سۭتۍ سۭتۍ یہِ سرٛانٛٹھ تہِ ہیٚچھان ییٚمِس یہِ سرٛانٛٹھ چھِ آسان ہیٚچھِتھ سُہ چھِ مطلب کہِ واریاہ زیادٕ اَتھ سِومِنٛگ یہِ سرٛانٛٹھ ہیٚچھان یہِ سرٛانٛٹھ وایان یا سرٛان کَران تہِ یہِ بچن چھِ یہِ وارِیاہ زیادٕ خۄش گَژھان یہِ سِومِنٛگ تہِ یہِ تہِ چھُ اکھ مطلب آرٹ اکھ سُہ تجرُبہٕ یُس وارِیاہ مُشکِل چھُ ہیٚچھُن أزیُک بَچہِ چھِ سُکوٗل پٮ۪ٹھ یِوان بیگ ترٛاوان مطلب کہِ کٲم وٲم مکلاوان سُکوٗلٕچ تہٕ وَسان سرٛان کَرنہِ ییٚتٮ۪ن یہِ دٔریاو ؤریاو آسان چھِ ییٚتٮ۪ن موقہٕ چھُ آسان سران کرنُک تہٕ وَسان چھِ سرٛان کرنہِ پتہٕ چھِ یِم سرٛان کٔرِتھ اورٕ کھسان زٕ ترٛےٚ پنٛداہ وُہ منٛٹ مطلب بیٚہوان تاپس تہٕ وَسان بیٚیہِ تہٕ کَمس کَم چھِ مطلب اَتھ سرٛانٛٹھ سرٛان سرٛان کرنہِ مطلب گَژھان کَمس کَم شےٚ ٹُہ پانٛژھ شےٚ گنٛٹہٕ پانٛژھ یا شےٚ گنٛٹہٕ کَمس کَم چھِ اتھ دۄہَے گَژھان پانٛژھ یا شےٚ گنٛٹہٕ اتھ سرٛان کرنس سۭتۍ تہٕ اکھ بچہِ چھِ ییٚمِس نہٕ تگان آسہِ یہِ سرٛانٛٹھ وایِنۍ کِہیٖنۍ پتہٕ آسہِ سُہ گَژھان سرٛان کَرنہِ تٔمِس چھِ مطلب سُہ ہیٚکہِ ڈُبِتھ تہِ تٔمِس چھُ ڈُبنُک خطرٕ تہِ البتہ ہیٚچھِتھ آے تٔمِس چھِنہٕ کانٛہہ تہِ ڈُبنُک خطرٕ کیٚنٛہہ مےٚ چھِ یِوان یہِ سرانٛٹھ وایِنس وارِیاہ مَزٕ تہٕ أزِکۍ بچہِ چھِ یِم چھِ مٮ۪کزِمم بچہِ چھِ تِمو چھِ یہِ سرٛانٛٹھ آسان ہیٚچھمٕتۍ تِمن چھِ مزٕ یِوان اتھ سرٛانٛٹھ وایِنس تہٕ سرٛان کرنس یِمن دٔریاون منٛز یا ندی نالن منٛز